اسلامُ علیکُم یہِ چھِ حظ فِلِپکارٹ پٮ۪ٹھ مےٚ حظ اوس آرڈَر کوٚرمُت اَکھ پرٛوٚڈَکٹ تہٕ یُس تۄہہِ یہِ ڈیٚلِوَر کوٚروٗ یہِ آرڈَر یہِ چھُنہٕ تہِ برابر کِہیٖنۍ تہٕ مےٚ کوٚر اَمِچ ڈِسکرٛپشَن تہِ چَک آن لایِن وٮ۪بسایٹہِ پٮ۪ٹھ یہِ چھُ ٹوٹلی ڈِفرنٛٹ پرٛوٚڈَکٹ تہٕ مےٚ ؤنۍتو تُہۍ یہِ کیٛازِ چھُ ڈِفرنٛٹ پرٛوٚڈَکٹ

مے کٔر وۄنۍ کَمپٕلینٛٹ تہِ فایل آن لایِن تہِ تِمو دیُت مےٚ تِہُنٛد نمبر تہٕ تَوے تِمو دوٚپ أمِس کٔرِو کال تہٕ یہِ چھُ ڈیٚلؤری ایجنٛٹ یہِ کَریو پِک اَپ تُہُنٛد یہِ پرٛوٚڈَکٹ واپَس تُہۍ کٔژۍ بَجہِ یِیِو وَنہِ یہِ پِک کَرنہِ اَتھ تھٲو مےٚ ٹٮ۪مپورٔری پیکیج پیکیجِنٛگ فِلحال کٔرِتھ تہٕ وۄنۍ وٕچھُو تُہۍ اٮ۪کاڈِنٛگلی تُہۍ کٔژۍ بَجہِ ہیٚکِو یِتھ تہٕ مےٚ دِیِو تُہۍ کال بیک یٔتھۍ نمبَرَس پٮ۪ٹھ ٹھیٖک چھےٚ تہٕ مگر ؤنۍزیو مےٚ اٮ۪کاڈِنٛگلی تَمی حِساب تہِ روٗزٕ بہٕ اٮ۪وٮ۪لیبٕل گَری تہٕ تاکہِ مےٚ گژھِ نہٕ دۄہ تہِ ضایع کیٚنٛہہ